اَسلام علیکُم سٲنِس ایریاہس منٛز چھُ اکھ ٹوٗرِسٹ ہوٹل ہَتھ منٛز ٹوٗرِسٹن خٲطرٕ ہر کانٛہہ فیسلٹی ایویلیبٔل چھِ سُہ چھُ میانہِ گامہٕ پٮ۪ٹھ تقریٖبن شیٚے کِلومیٖٹر دوٗر تہٕ تَتہِ چھُ ایکسیٚس مِلان صبُحنس سَتہِ بَجہِ پٮ۪ٹھ دہ بَجے تانۍ چھِ ہٮ۪کان تتہِ روٗم بُک کٔرِتھ تہٕ تَتہِ چھُ ہر کُنہِ قٕسمٕچ فیسلٹی ایویلیبٔل ٹوٗرِسٹن یَتھ منٛز کھٮ۪ن چین تہِ چھ تتہِ ہر کُنہِ قٕسمُک مِلان یُس قٕسم لگ بگ پریفر کرِ اکھ اِنسان تَتہِ سُہ قٕسم چھُ کھٮ۪ن تَتہِ مِلان تَتہِ چھُ فوٗڈ نان ویج تہِ تہٕ ویج تہِ مِلان اَصٕل وازٕوان چھُ تَتہِ واریاہ اَصٕل مِلان یُس واریاہ زیادٕ مَشہوٗر چھُ تَتُیک یَتھ منٛز ہر کُنہِ قٕسمُک یہِ وازٕوان یَتھ منٛز رِستہٕ کَباب گۄشتابہٕ یَکھٕنۍ واریاہ مَزٕ دار چھِ مَلان تہٕ یُس ٹوٗرِسٹ پرٮ۪تھ ؤریہِ پسند تہِ چھ کران واریاہ زیادٕ تہٕ یہِ ہوٹل چھُ یُس أہربل ٹوٗرِسٹ پِلیس چھےٚ اَہر بل واٹر فال تَتہِ پٮ۪ٹھ چھُ یہِ تقریٖبن نَو کِلومیٖٹر دوٗر تہٕ مَگر اَتہِ چھےٚ ہر کانٛہہ فیسلٹی ایویلیبٔل آسنہٕ کنۍ چھِ زیادٕ کران پریفر پرٮ۪تھ کانٛہہ ٹوٗرِسٹ اوٗرۍ یُن تہٕ یُس اَکہِ ؤری چھُ اور یِوان سُہ چھُ کوٗشِش کران بیٚیہِ ؤری تہِ اَتی روٗم بُک کرنُک تِکیازِ اَتہِ چھُ ہر کانٛہہ فیسلٹی ایویلیبٔل اَمہِ علاوٕ چھِ یِم فری گیسٹہٕ ہاوُس تہِ چھِ اتہِ سٲنِس ایریاہس منٛز مَگر تِم چھِ سانہِ گامہٕ پٮ۪ٹھ دوٗر تِم چھِ سانہِ گامہٕ پٮ۪ٹھ چھِ کاہ کِلو میٖٹر سُہ دوٗر سُہ گیسٹہٕ ہاوُس تہٕ یُس اَہربل واٹر فالَس نَزدیٖک چھُ پیوان تَتہِ تہِ چھُ ہر کُنہِ قٕسمٕچ فیسلٹی ایویلیبٔل تہٕ ٹوٗرِسٹ یِم تَتہِ تہِ چھِ بیٚہون تِمن چھُ ہر کُنہِ قٕسمُک فیسلٹی یِون دِنہٕ تہٕ تِم تہِ چھِ پریفر کرن بیٚیہِ ساتہٕ اوڑ یُن اَتھ گیسٹہٕ ہاوسس منٛز